اگر أسۍ وُچھو یُتھٕے لاک ڈوُن گوو پیٚنڈمِک کُووِڈ نیِنٹیٖن پیٚنڈمِک گوو تِکیازِ پوٗرٕ دُنیاہس منٛز گوو لاگ ڈوُن انسان اوس نہٕ نٮ۪بَر ہیکان نیٖرتھ کیٛنٚہہ تِکیازِ سۄ بٮ۪مٲر ٲس تیٖژ خطرناک سۄ ٲس سیٚودِٕے جان لیوا بٮ۪مٲر انسان اوس پورٕ احتیاط کران تَمہِ موٗجوٗب بنٲے گۄرمِنٹن تہِ تِم پالسِیٖز تِمو سۭتۍ ٲسۍ سہُ لاک ڈوُن تہِ پورٕ سکوٗل بند یۄس یۄس آف لاین سکوٗلِنگ ٲسۍ گژھان سکوٗل اوس بچہٕ اوس گژھان نٮ۪رَن گرِ یہِ اوس گژھان یہِ سکوٗل تتہِ اوس أمِس ٹیچر یوان سہُ اوس أمس پرناوان بلیک بورڈس پٮ۪ٹھ یا وایٹ بورڈس پٮ۪ٹھ اوس پرناوان پران اوس یہِ سبق یہِ گوو پورٕ بند پورٕ گوو یہِ ٹھس ٹھپ کٔرتھ بند انسان اوُس نہٕ نٮ۪بَر ہیکان نِیرتھ کینٛہہ تمہِ موٗجوٗب دۄپُکھ یہِ بچن ہُند فیوٗچر کٔرو نہٕ أسۍ خراب کیٛنٚہہ امہِ موٗجوٗب آو لاک ڈونس منٛز واریاہ زیادٕ یوٗز موبایل فوٗنن ہنُد یم نہٕ توتٲم زانہوکھٕے تِمو کھوٗجہ یِوٹیوب چنلہٕ تِمو لوگۍ آن لاین یا زوٗم کلٲسِز لٲگۍ تِمو پرناوٕنۍ پنِین پنِین سُکوٗلَن منٛز اگرٲسۍ یمو منٛز دۄن ترٛیٚن دۄن ہنٛز ذکر کرو وُنکٮ۪س اکھ گوو خان سر پٹنہٕ یُس آیی اے ایس کے اے ایس اوس پرناوان أمۍ کھوٗج پنِٕنۍ چنل اکھ یہِ گو واریاہ زیادٕ فیمس امہِ سُند فیڑ اوس أمۍ سُند کنٹیٚنٹ اوس واریاہ زیادٕ اصٕل بیٲکھ اوُس یہِ فِزِیٖکٕس والا فِزیٖکٕس والا پٮ۪ٹھ دِیُت الیِونتھٕ ٹُویٚلتھٕ نیٖٹ خٲطرٕ بچن گرِ بہتھ سہولیت کالٹی ایِجُوکیٚشن دُیٚتنُکھ بچہٕ گوو نہٕ مجبوٗر کیٛنٚہہ سکوٗل گژھنہٕ آف لاین خٲطرٕ کیٛنٚہہ تمہِ موٗجوٗب ہسا ہیٚوک واریاہ زیادٕ یوٗز گوو فوٗنن ہُند لیٚپ ٹاپُک لیٚپ ٹاپَن ہنُد لاک ڈونَس منٛز سہُ آن لاین سکوٗلِنگ گوو پوٗرٕ سِسٹم گوو چِینج آف لایِن پیٹھ گوو سُورٕے آن لاین پٮ۪ٹھ پرتھ کانٛہہ اوس پیفَر کران آن لایِن تِکیازِ گوڈٕ چھُ صحت ییلہِ أکِس انسانس صحت چھُ تیلہِ چھُ تٔمِس پتہٕ سورٕے کیٛنٚہہ اگر نہٕ صحتٕے آسہِ پتہٕ کتھ لگہٕ تٔمِس سکوٗل یا پتہٕ کتھ لگہٕ تٔمس ملٲزمتھ یا پتہٕ کتھ لگہٕ تٔمِس پونسہٕ تمہٕ موٗجوٗب گوو سُورٕے شِفٹ آن لاینس منزٕٛے